اگر أسۍ سٹیٹَن ہٕنٛز کتھ کَرو یِم ہِندوستانَس مَنٛز سٹیٹ چھِ گۄڈنِچ سٹیٹ یۄس چھَ دیٹ اِز کیرلا دوٚیِم سٹیٹ یۄس چھِ سۄ چھِ گُجرات ترٛیِم سٹیٹ یۄس چھَ سۄ چھِ مَہاراشٹرا ژورِم سٹیٹ یۄس چھَ سۄ چھِ تامِل ناڈوٗ پوٗنٛژِم سٹیٹ یۄس چھَ سۄ چھِ کیرلا